ہیلو اسلام علیکُم وعلیکُم اسلام تُہۍ چھِو ٹھیٖک اَصٕل پٲٹھۍ اۭں ٹھیٖک تُہۍ چھِو بُٹیٖک واجٮ۪نۍ اَسہِ حظ اوس یہِ ڈرٛٮ۪س بَناوناوُن نوٚو ڈِزایِن تۄہہِ چھُو کانٛہہ نوٚو ڈِزایِن اَتہِ ووٚتمُت اَسہِ حظ چھِ واریاہ نٔے نٔے یِم ڈِزایِن تھوڑا وٕچھ مےٚ تِم چھِ اَسہِ بَناوناوٕنۍ چلو ٹھیٖک چھِ أسۍ کَرو تیٚلہِ پگاہ وِزِٹ